وعلیکم سلام جناب سُہیل صٲب چھو حظ بلکل جناب مےٚ اوس یہِ حظ یہِ اِلیکٹرٕک موٹر چھِنہٕ حظ لاگان یَتھ کِہرِس وِہرِس پارو موٹر بلکل یِہوے موٹر اوس مےٚ لاگُن مےٚ بوٗز تُہۍ چھُ لاگان تہٕ مےٚ رَچٲے یہِ نَفرَس نِش تُہند یہِ کَٹیکٹ فون نَمبر مےٚ چھُ وٕنہِ سُہ اَنناے مےٚ دوٚپ بہٕ وَنہو تۄہہِ کُس گَژھِ اصل کیاہ گَژھِ اصل تۄہہِ آسوٕ کَمپٔنی وَمپٔنی

ٹھیٖک سیٚود دۄن بلکل یہِ چھُ دۄن پوہرَن یُس آب حظ کھالہِ لَگ بَگ چھُ یہِ کھالُن لَگ بَگ پانٛژٕتٲجی پھٕٹ آب ہیوٚر صحیح بلکل بلکل بلکل آ بہٕ اوسُس دَپان یا اَنو کرانپٹہٕ تہٕ نَتہٕ اَنو ہیوٕلز تُہۍ کیاہ چھُو ونان یِم چھا ٹھیٖک اچھا اچھا ٹھیٖک حظ چھُ تیٚلہِ تُہۍ کمہِ دۄہ چھُو یلہٕ تہٕ تَمی دۄہ کَرہو بہٕ تۄہہِ تیٚلہِ فون تمی حساب اَنو أسۍ اچھا اچھا اچھا اچھا بلکل ٹھیٖک حظ چھُ مےٚ اوس ایکچولی حظ اتھ لٲگِتھ اَمہِ برونٹھ تہِ مگر سُہ گوٚو خراب حظ تہٕ تَتھ گٔے کٮ۪تھام پرابٕلم وۄنۍ چھُس بہٕ دپان وۄنۍ بدلاوہۄس تہٕ وۄنۍ لاگہوس نوٚو ٹھیٖک چھ حظ اَتھ کیاہ اَتھ مہ چھُ مےٚ بیٚیہِ کیٚنٛہہ کیٚنٛہہ اَنُن مےٚ چھُ اَنُن اکھ گوٚو موٹر تار بیٚیہِ کیاہ چھُ مےٚ اَنُن اَتھ اچھا تار وغیرہ بلکل بلکل آ بلکل اَدٕ حظ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ آ یُس نہٕ پتہٕ دَزِ وَزِ نہٕ کہیٖنۍ اچھا اچھا اچھا ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اچھا اچھا چلو ٹھیٖک حظ چھُ چلو ٹھیٖک حظ چھُ ادٕ حظ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ چلو چلو ادٕ حظ ٹھیٖک حظ چھُ چلو شُکریا شُکریا اچھا سلامُ علیکم